مےٚ چھِ گۄڈنؠتھٕے گژھان خۄش کہِ شِملا بیٚکہِ ٲسٕس دَپان کہِ بہٕ کیازکہِ تَتہِ چھُ آسان شیٖن پؠوان سٕنوفال تہٕ سۄ چھِ مےٚ واریاہ زیادٕ پَسنٛد دوٚیِم چھَس بہٕ دَپان کہِ کشمیٖر کشمیٖرَس منٛز چھِ پہلگام ییٚتہِ مطلب واریاہ زیادٕ نَیچرَل بیوٗٹِی چھِ تہٕ بہٕ چھُس دَپان بہٕ وٕچھ سہُ بہٕ گژھا وٕچھ سہُ تہٕ امے موٗجوٗب چھَس بہٕ دَپان پہلگام گژھا پَتہٕ گوٚو گُلمَرٕگ گُلمرگہِ منٛز چھِ أسہِ گَنٛڈولا تِمو منٛز یَیلہِ کھژان چھِ مطلب پَتہٕ چھِ أسۍ تَپٲرۍ گژھان کیبٕل تار چھِ تَتھ لٲگِتھ پتہٕ چھِ أسۍ پَکَان پتہٕ چھِ أسۍ سورُے وٕچھان کہِ بالدَن سُہ مےٚ گژھَان واریاہ زیادٕ خۄش